اَسہِ اوس گرِ خاندر أسۍ گٔے ریسٹورنٹس پؠٹھ أس ہسا اوس ڈِش ضوٚرتھ أسۍ ژاے واریاہن ریسٹورنٹن منٛز اَسہِ اوس واریاہ ڈِش ضوٚرتھ أسۍ ٲسۍ ژھانڈان اَصٕل پَہن کَتہِ بنہِ کتھ ریسٹورنٛٹس منٛز بیٚیہِ چھا آفر اَتھ کینٛہہ دِوان اَسہِ اوس واریاہ اونمُت یہِ خاندرٕ خٲطرٕ